زیادٕ تر کٔشیٖر ہٕنٛدۍ بَچہٕ چھِ تھٔز تعلیٖم حٲصِل کرنہٕ خٲطرٕ میٚڈکَٕل کالج سرینَگر تہٕ میٚڈکَٕل کالج جوم پسنٛد کران کیٚنٛہہ بَچہٕ چھِ اِنجیٖنیرنگ کالج این آیۍ ٹی سرینگر تہِ گژھان تَمہِ علاوٕ چھِ کیٚنٛہہ بَچہِ کشمیر یونیورسٹی تہِ جویِن کران تھٔز تعلیٖم حٲصِل کرنہٕ خٲطرٕ بیٚیہِ بَچہٕ چھِ اَوُٹ آف سِٹیٹ تہِ گژھان تَاکہِ تِم ہیٚکن پَنٕنۍ تھٔز تعلیٖم مُکَمل کٔرِتھ یِمن شوبَن منٛز یِم پَڑٲے چھِ کران تَتھ منٛز چھُ یِوان میٚڈکٕل یَتھ منٛز ڈاکٹر چھِ بَنان تہٕ بیٚیہِ انجینٔرنٛگ یَتھ منٛز بی ٹیٚک تہٕ ایم ٹیٚک چھِ گژھان تہٕ بیٚیہِ چھِ کیٚنٛہہ بَچہٕ کے اے ایسس منٛز تہٕ پانُن قٕسمَت آزماوان